السلام علیکم جناب چھِو ٹھیٖک ہے پرٛٮ۪زنٲیوٕ عِرفان صٲب ہے ژےٚ چھی نہٕ وۄنۍ یاد روزان پَرُس تہِ نِیایے جوٚم ژے آ آ آ اَصٕل پٲٹھۍ ہے گری چھُوا ژٕ وَن تہٕ مےٚ اَسہِ چھُ پٕنژٕ نومبَر تَرُن حظ جوٚم تہٕ گری چھُوا مےٚ دوٚپ پٕنژہٲیمہِ تَرو اَسہِ چھِ سٲرٕے سٲری گرِکۍ نا تِم شُرۍ وُرۍ چھِ تارٕنۍ توٗرۍ بیٚیہِ چھُ سامان وامان تہٕ مےٚ دوٚپ تیٚلہِ اگر تُہۍ چھُو رٮ۪ڈی تہٕ تیٚلہِ ترو پٕنژہٲیمہِ

اَوا تہٕ یہِ ؤنۍتو مےٚ گٲڑیٛاہ کۄس چھو آز نہ گٲڑۍ چھا اَصلٕے کِنہٕ ہور نَے آز چھُنہ ییٚتہِ آز چھِ آسان تۭر وۭر تھوڑا گژھِ گرمی ہُنٛد تہِ پتہٕ اِنتظام آسُن ٹھیٖک یہِ ؤنۍتو مےٚ اَسہِ چھِ اَتھ منٛز کٔژ سَوارِ تُلۍوُکھ تُہۍ وۄنۍ أسۍ چھِ اَکھ چھُ گریُک سامان تہِ کم زیادٕ بیٚیہِ چھِ أسۍ لگ بگ سَتھ سوارِ تُلۍوُکھ تُہۍ نا ٹھیٖک تہٕ تۄہہِ چھُوا پَے کَتھ جاے چھِ اَسہِ جوٚم گژھُن اَسہِ چھِ گژھُن بَٹھنڈی اَوا اَوا مگر ترٛٲ ترٲیزیو برابر ڈیرَس تُہۍ چھُو نہ پتہٕ اَڑوَتی ژھٕنان ترٲیِتھ تہٕ وۄنۍ ؤنۍتو مےٚ یہِ کِرایہ کیٛاہ پیٚیہِ اَسہِ نہ تویتہِ ؤنِو تُہۍ یِتھ پٲٹھۍ لگ بگ لگ بگ کوٗتاہ فُل بُکِنگ نا ٹھیٖک حظ چھُ تہٕ مےٚ ؤنۍتو تیٚلہِ چھُو تُہۍ رٮ۪ڈی نا پٕنٛژہٲیمہِ تَرو أسۍ وارکار تہٕ مگر بیٚیہِ کٔرۍزیو کٲم تہٕ تہٕ ییٚلہِ أسۍ تورٕ تَرو واپَس تہٕ تَمہِ دۄہ تہِ کَرو بہٕ فون تہٕ تَمہِ دۄہ تہِ چھُو تیٚلہِ تورٕ اَنٕنۍ تۄہہِ چھُو یُن تُہۍ چھُوا کۄلگوم آسِوٕ تۄہہِ کۄلگامہِ ہٮ۪رکَنۍ چھُ کھَسان روڈ اکھ تَتھ ونان ژِنٛبٮ۪ر تُہۍ وٲتِو ژِنٛبٮ۪ر تہٕ تَتہِ بَرو سامان سُلی پہن ییٖزیو پتہٕ چھُ جام وام اورٕ لَگان اِنشاء اللہ کَرو أسۍ تہِ جلدی پَہنۍ تہٕ تُہۍ تھٲیزیو وۄنۍ یاد تہٕ دھوکہٕ گژھِ نہٕ گژھُن وۄنۍ کینٛہہ چلو تہٕ بیٚیہِ کٔرۍزیو کوٗشِش پَتہٕ جلدی پہنۍ یور واتہِ آرام سان رُکنٕچ رُکنٕچ اَسہِ چھُ بتہٕ وتہٕ آسان شُرۍ چھِ بیٚیہِ سۭتۍ ٹھیٖک تہٕ باقی چھُو ٹھیٖک نا چلو تیٚلہِ تھٲیزیو یاد تہٕ بہٕ کَرو تیٚلہِ فون تَمہِ دۄہ تہٕ أسۍ واتو سُلی سُلی وٲتۍزیو تہٕ چلو شُکریہ حظ چلو